آ ہٮ۪لو آ جناب تُہۍ چھِو حظ جے کے زٕ تووُہ بی زیٖرو اکھتہٕ ارٕ ہٲٹھ گاڑِ ہٕنٛدۍ کیب ڈرایور چھُو حظ تُہۍ آ جباب بہٕ چھُس تۄہہِ لارٕگام شُپینس نش چھُس بہٕ تۄہہِ پیاران تہٕ مےٚ کرے ایٚکچُولی کیب بُک اولا ہس پٮ۪ٹھ تقریٖبن اکھ گنٛٹہٕ برٛونٛہہ کرے مےٚ کیب بُک مگر مےٚ ووت واریاہ ٹایِم تۄہہِ پراران اچھا ٹھیٖک ٹرٛیفِک جیم چھُ آ یِتُھے تُہۍ تُہۍ چھِو وُنکیٚس اِمام صٲبنہِ نزدیٖک چھُو تُہۍ بالکُل بالکُل اِمام صٲبنہِ پٮ۪ٹھ چھِ أسۍ نو کلوٗ میٖٹر تقریٖبن دوٗر لارٕ گامہِ چھُس بہٕ تۄہہِ پراران تُہۍ یِتُھے تُہۍ میانہِ لوکیشنہِ پٮ۪ٹھ وٲتِو لارٕ گام تہٕ تُہۍ کٔرِو مےٚ کال تہٕ بہٕ چھُ سو بالکُل تۄہہِ ییٚتھ لوکیشنہِ پٮ۪ٹھ پراران آ بالکُل مہربٲنی کٔرتھ وٲتِو تُہی جلدی پہمت تِکیٛازِ مےٚ ووت تۄہہِ واریاہ ٹایِم ؤنکیٚس پراران مےٚ چھِ ؤنکیٚس بٔتھِ چھم جلدٕی تہِ میٹنٛگ چھم بٔتھِ تمہِ موٗجوٗب چھُ مےٚ تور جلدٕی واتُن سو اگر تُہۍ مہربٲنی کٔرِہو مےٚ پٮ۪ٹھ کہِ تُہۍ وٲتِو جلدٕی پہمت تِکیٛازِ مےٚ تہِ گژھِہ ہا تھوڑا جلدٕی پہمت چلو شُکریا چلو اسلام علیکم